اَز کَرو أسۍ کَتھ موسٹہٕ چلیٚنجِنٛگ ریسِپی یۄس مےٚ پنٕنہِ زنٛدگی منٛز کٔرمٕژ چھےٚ فیس سُہ گوٚو ہرسہٕ ہرِسَس منٛز کیٛاہ چھُ مےٚ گوٚمُت یَتھ منٛز مےٚ واریاہ چیٖز ہیٚچھمٕژ چھِ ییٚمہِ وِز مےٚ ہرسہٕ بنوو پَنٕنہِ لایفہِ منٛز تہٕ ہرسہٕ وِز کیٛاہ گوٚو ییٚمہِ وِزِ مےٚ ہرسہٕ اوٚن ماز اوٚن گۄڈٕ دوٚگ مےٚ ماز ماز دَگان دَگان تھَچہِ مےٚ نَرِ گۄڈے گوٚو سُہ مےٚ ییٚمہِ سۭتۍ مےٚ واریاہ چَلیٚنجِنٛگ اوس میٛانہِ لایفہِ خٲطرٕ تَمہِ پَتہٕ گٔے کٲم تَمہِ پَتہٕ پے یُتھُے تَتھ گس پیوٚو دِنۍ گسہٕ دِوان دِوان تھَچہِ بیٚیہِ نَرِ گوٚو سُہ بیٚیہِ تمہِ سۭتۍ واریاہ مےٚ مےٚ خٲطرٕ سُہ اَکھ ٹاسٕک بَنٮ۪و مےٚ خٲطرٕ بِکاز تَتھ خٲطرٕ اوس مےٚ واریاہَس راتَس روزُن سُہ اوس راتَس خٲطرٕ سُہ لگ بگ شیٚن گنٛٹن پٮ۪وو تَتھ گس دیُن تَتھ ہرِسَس اَمہِ پَتہٕ اوسُس بہٕ تَتھ ہرسَس گس دِوان گس دِوان ییٖتِس کالَس مےٚ نیٚنٛدٕر تہِ ٲس کھَسان پَتہٕ ٲس بہٕ أچھ بنٛد کٔرِتھٕے تَتھ گس دِوان یُتھُے بہٕ پَتہٕ بِہِتھ اوسُس دیُت مےٚ گس تَتھ واریاہ اَسہِ چھُس بہٕ دِوان گس ہورٕ تہِ دِوان گس یورٕ تہِ دِوان گس ہورٕ تہِ دِوان یورٕ تہِ دِوان گس دِوان دِوان تھوٚوکُس بہٕ پَتہٕ پَتہٕ گٔے کٲم پَتہٕ ترٛوو مےٚ تَتھ توٚملہٕ پھوٚل توٚملہٕ پھوٚل ترٛوومکھ اَوَے تَتھ گژھِ ہا تھوڑا بہت سُہ مۄٹہِ ہے ہیٛوٗ نَتہٕ اوس سُہ گوٚمُت کٲشِرۍ پٲٹھۍ چھُس تتھ سُہ مٲیہِ رَٹان توٚمُل اَمہِ پَتہٕ یُتھُے مےٚ وۄنۍ تَتھ سُہ ترٛوو توٚمُل تمہِ پَتہٕ پٮ۪وو تَتھ سِٹیٖم دِنۍ چھُس بہٕ راتَس بِہِتھ ہُشارے پٮ۪ٹھٕ چھُ ڈیسمبَر وَنٛدسٕے منٛز چھِ کھٮ۪وان تۭرٕے چھےٚ مےٚ کھَسان بہٕ چھُس ییٚتٮ۪ن لَبہِ سۭتۍ بِہِتھ لَبہِ چھُس زَنہٕ شیٖن وَسان وۄنۍ گوٚو تَیار تہٕ صُبحٕچ بَجے ترٛےٚ رٲژ ہٕنٛز ترٛیٚیہِ بَجہِ چھُس بہٕ بَناوان ہرسہٕ تھوٚو مےٚ ہرسہٕ ؤرسہٕ صُبحٲے ژورِ بَجہِ آیہِ گٔے کَتھ سُہ اوس سارِوٕے کھۄتہٕ بوٚڈ چلیٚنجِنٛگ ٹاسٕک مےٚ خٲطرٕ یُس مےٚ ہرسہٕ بَنوو تہٕ تمہِ سۭتۍ کیٛاہ ہیوٚچھ مےٚ تمہِ سۭتۍ ہیوٚچھ مےٚ ہر کانٛہہ چیٖز یُس اِنسان أچیٖو چھُ یَژھان کَرُن تَتھ خٲطرٕ چھُ لَگان واریاہ محنت مگر اینٛڈَس چھُ سُہ أچیٖو گژھان